اسہِ ہَسا ییٚلہِ فرٛیٚکچر چھُ گَژھان کٲنٛسہِ اَتھس یا کھۄرَس أسۍ حظ چھِن سُہ تُلان کَران نِوان بٲنٛگِس بونٛگ چھُ تَمِس فَش دِوان ییٚلہِ سُہ فَش چھُ تٔمِس دِوان تہٕ لاگان چھُس گۄڈٕ دِوان چھُس صحیٖح فَش کَران چھِ أسۍ کٲشرُے علاج پتہٕ چھُس لاگان پَچہٕ پَچہٕ حظ چھُس لاگان تہٕ أسۍ چھِ کَران کٲم أمِس کوٗشش یِہوے علاج کَرنہٕ خٲطرٕ یہِ حظ یہِ بونٛگ چھُ دِوان تہٕ اَنان چھِن تھاوان چھِن گھرِ ییٚلہِ حظ پتہٕ وۄنۍ ہفتس وَنہِ بونٛگ یا دون ہفتن نِوان چھِن پتہٕ ہفتہٕ گٔژھِتھ بیٚیہِ تہٕ چھُس حظ بونٛگ دِوان نظر پتہٕ چھُ دَپان ییٚمِس أمِس لَگہِ وُنہِ بیٛاکھ ہفتہٕ تہٕ تُلان چھُس یِم پَچہِ دِوان چھُس تھوڑا بیٚیہِ فَش تہٕ لاگان چھُس بیٚیہِ پَچہِ تھاوان چھُ بیٚیہِ ریٚسٹس تہٕ أسۍ حط چھِ أمِس پَتہٕ تَمہِ پتہٕ کَران کٲم ییٚلہِ یِم زٕ ہفتہٕ چھِ گَژھان اگر زیادٕ آسیٚس باسہِ بٲنٛگِس أمِس چھُ یِتھ کٔنۍ تہٕ أسۍ حظ چھِ کَران کٲم تہٕ کَران چھِس یِہوے بٲنٛگۍ گھنٛڈ چھُ کَران تہٕ بیٚیہِ چھِس فَش دِوان تہٕ تھاوان چھِس پَچہِ لٲگِتھ پتہٕ حظ ییٚلہِ بیٚیہِ چھِن نِوان دوٚیمہِ دَفعہ یہِ پتہٕ حظ چھِ أسی یہِ بونٛگ چھُ اَتہِ دَپان أمِس مٔتھۍ زیٛو وۄنۍ پَمہٕ ژالن چھِ أسی پَمہٕ ژالن دَگان تہٕ لاگان أمِس پتہٕ یِم پَچہِ تُلِتھ تہٕ مگر چھِن تھَوان ریٚسٹسٕے زُور ما یِیٖیَس اَتھس اگر اَتھس آسیٚس تہٕ کٲم چھِس نہٕ دِوان کَرنہٕ کیٚنٛہہ اَمہِ اَتھہٕ سۭتۍ یا زٕ کھۄرس آسیٚس ریٚسٹہٕ چھِس دَپان کَر تانۍ أسی حظ چھِ أمِس پَتہٕ یہِ پَمہٕ ژالن لاگان تہٕ چھِس کَران اَمچی مٲلِش ترٛاوان چھِ یِہٲے حظ تیٖلس منٛز تہٕ کَران چھِس مٲلِش چھِ کَران أسۍ سٮ۪ٹھاہ کوٗشش أمِس گٔژھ اَمے سۭتۍ کٲشُر علاج چھِ زیادٕ تر کَران أسۍ سٲنِس بَ اَتہِ بنڈٕپورِ گامس منٛز کٲشرُے علاج ڈاکٹٔری علاج چھِنہٕ أسۍ تیٛوٗت کَران کِہیٖنی تہِ أسۍ حظ چھِ أمِس پتہٕ کَران کٲم یہِ پَمہٕ ژالن لاگان چاہے پَتہٕ دَہن دۄہن لاگٕہوس یا باہن دۄہن لاگٕہوس یہِ پَمہٕ ژالن تیٖلس منٛز گۄڈٕ چھِن دَگان پَتہٕ چھِ تیٖلس منٛز یہِ رَلاوان تہٕ چھِ أمِس ٲں تھوڑا وُشنیر کَران تہٕ مَتھان چھِس چھِ حظ أمِس أسۍ یہِ پَمہٕ ژالنہِ ہُنٛد علاج تہِ کَران ییٚلہِ حظ أمِس پَتہٕ سہوٗلِیت چھِ باسان فرق گٔیٚیَم پتہِ حظ چھِ أسۍ ٲں اَمہٕ پتہٕ أمِس کَران کٲم چھِ أسۍ أمِس پتہٕ لِدرِ مٲلِش کَران لدٕر چھِ تَرٛاوان اَتھ منٛز ٲں یا تَرٛاوو آبَس منٛز نَہ تہٕ تَرٛاوو أتھۍ منٛز نوٗن ترٛاوہس نہٕ کِہیٖنی تہِ کیٛازِ نوٗن چھُ دَپان یہِ حظ چھُ سرٕد یِم چھِ وَنان یِمٔے بڑٕ سٲنۍ دَپان نوٗن گَژھہِ نہٕ لاگُن چھِ حظ أسۍ کَران کٲم مَتھان أمِس یِہٲے لِدٕر تہٕ چھِس کَران لِدرِ مٲلِش چاہے وۄنۍ دٔہن دۄہن کَرٕہوس یا پنٛدٕہن دۄہن کَرٕہوس چھِ حظ أسۍ أمِس یہِ مۄکلاوان کٔرِتھ لدرِ مٲلِش تہٕ مگر چھِس وَنان چھُ ریٚسٹہٕ یہِ کَران یوٚتانۍ فرق أمِس چھِ یِوان زیادٕ تَر چھِ أسۍ کوٗشش کَران کٲشُر علاج أسۍ چھِنہٕ آز کَران یہِ علاج کِہیٖنی ڈاکٹر علاج ٲسۍ نہٕ أسۍ کَران کِہیٖنۍ تَمہِ پتہٕ حظ اگر باسان چھُ اسہِ تیٚلہِ چھِ نِوان ڈاکٹرس اگر نَہ مان لگان آسیٚس تَمہِ پتہٕ تہِ أسۍ چھِ دَپان نَہ خَبر زیٹھُن گوٚژھس نہٕ کَران ٲسۍ أسۍ کوٗشش اَمے علاجٕچ کٲشرِچ مگر پتہٕ چھِ نِوان ڈاکٹرس پَتہٕ چھُ ڈاکٹر أمِس کیٚنٛہہ ٹیٛوب تھاوان یا یہِ کرٛیک بنٛڈیج تھاوان دَپان چھُ اَتھ یہِ لٲگزِہوس اَتھ تہٕ اگر باسیٚس تہِ کَریٚس پَلستر کیٚنٛہہ ہفتس یا دۄن ہفتن تہٕ مگر أسۍ ٲسۍ کَران کوشش أتھۍ کٲشُر علاجسٕے تہٕ آ زیادٕ تَر ٲسۍ أسۍ کٲشُر علاجسٕے أتھۍ بنٛڈٕپورِس منٛز کَران